وعلیکُم السلام اۭں کیٛاہ کیٛاہ دٔلیٖل ٲس ٹھیٖک کَر چھُو فَنٛگشَن تۄہہِ چلو ٹھیٖک تہٕ کَم گاڈٕ چھِ اَسہِ چھِ یِم گاڈٕ دِوان آڈرَس پٮ۪ٹھٕے تۄہہِ کَم گاڈٕ چھےٚ ضوٚرَتھ اَسہِ چھےٚ ترٛوٹ گاڈٕ چھےٚ ہُہ ناماوار گاڈ ترٛوٹ گاڈٕ بیٚیہِ چھےٚ یہِ کیٛاہ چھِ اَتھ وَنان یہِ حظ پَنجیب گاڈ چھےٚ اَسہِ نِش ٹایگَر گاڈ چھےٚ اَسہِ نِش اٮ۪ولیبٕل یِم زٕ ترٛےٚ قٕسٕم چھِ بیٛاکھ چھِ یِوان سیوٚد کَٹ کٔرِتھ گاڈ بون لٮ۪س گاڈٕ سۄ گاڈ تہِ چھِ اَسہِ نِش تۄہہِ کِژھ گاڈ چھو ضوٚرَتھ اَدٕ تۄہہِ چھُو نہٕ تَمہِ وِزِ فَنٛگشَن خٲطرٕ اگر فَنٛگشَن خٲطرٕ چھو تیٚلہِ چھو ترٛوٹ گاڈ اَصٕل ترٛوٹ گاڈ چھِنَہ میٖٹ گاڈ اَتھ لَگہِ کھٮ۪نَس تہٕ یِمَن مَزٕ تِمَن آ اگرَے بہٕ تۄہہِ یِتھ کَنۍ آڈرَس پٮ۪ٹھ چھو نِنۍ تۄہہِ کۭتیٛاہ کوٗتاہ چھُو ضوٚرَتھ کَمۍ حساب چھِ پانٛژھ تٕرٛہ کِلوٗ ٹھیٖک أسۍ چھِ دِوان یِتھ کَنۍ اَگر أسی رِٹیل چھِ کٕنان أسۍ چھِ دِوان ساڑ ترٛےٚ ہَتھ رۄپیہِ کِلوٗ ٹھیٖک چھِ حظ اگر وۄنۍ تۄہہِ چھو تۄہہِ چھو وۄنۍ ہول سیلَس منٛز ضوٚرَتھ تۄہہِ چھُو آڈَر کَرُن تہٕ دِیُتوُ تۄہہِ اسلیے تۄہہِ پیٚیَو یہِ ڈاے ہَتھ رۄپیہِ کِلوٗ یِتھ کَنۍ کَم گاڈٕ نَہ نَہ اَسہِ چھِ أسۍ چھِنہٕ ہٮ۪وان کیٚنٛہہ اَسہِ چھِ اورَے واتان سِٹاک حظ واریاہ تۄہہِ ضوٚرَتھ چھُو تُہۍ تُہۍ ہیٚکِو پیمٮ۪نٛٹ کٔرِتھ نٮ۪صٕف نٮ۪صٕف دِیِو تُہۍ تَمۍ پَتہٕ پیمٮ۪نٛٹ تہٕ أسۍ واتناوو تۄہہِ آڈَر تُہۍ ؤنِو اٮ۪ڈرٮ۪س وٮ۪ڈرٮ۪س پَنُن برابر تہٕ کیٚنٛہہ چھُنہٕ پرواے تۄہہِ لَگہِ پَتہٕ مَزٕ تہِ تَتھ گاڈِ کھٮ۪نَس گاڈ آسہِ گاڈٕے ہِش تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن تَمیُک تۄہہِ گہٕ یِم فنٛگشَنَس منٛز آمٕتۍ آسَن تِمَن تہِ لَگہِ مَزٕ کھٮ۪نَس گاڈ پیمٮ۪نٛٹ چھےٚ ہاف کَرٕنۍ اٮ۪ڈوانٕس ہاف ہیٚکِو تُہۍ پَتہٕ ییٚمہِ پَتہٕ تہِ کٔرِتھ یہِ یُتھُے تۄہہِ مال واتہِ گَرٕ تہٕ تَمۍ پَتہٕ ہیٚکِو تُہۍ نٮ۪صٕف پیمٮ۪نٛٹ کٔرِتھ تۄہہِ آسیو تۄہہِ کَر چھو ضوٚرَتھ تۄہہِ چھو ضوٚرَتھ کٔہِمہِ أسۍ وا کٔہِمہِ چھو تۄہہِ یہِ شامنَس ضوٚرَتھ صُبحٲے ضوٚرَتھ کَر چھو ضوٚرَتھ تۄہہِ کَر چھُو فَنٛگشَن دِگرَنَس چھُو تہٕ تۄہہِ تۄہہِ واتناوو أسۍ دٔہِمہِ شامنَسٕے تۄہہِ واتنو دٔہِمہِ شامنَسٕے پَتہٕ آسَن تِم رَنٕنۍ وَنٕنۍ تہِ نَہ نَہ تِم گژھن نہٕ خراب کیٚنٛہہ تِم آسَن اَسہِ باضٲبطہٕ اَصٕل پٲٹھۍ ڈَبَن منٛز پیک ویک کٔرِتھ سوٗزمَژٕ تَمیُک ٹٮ۪نشَن مہٕ رٔٹِو تُہۍ کِہیٖنۍ چلو چلو ٹھیٖک کیٚنٛہہ چھُنہٕ پرواے تُہۍ ہیٚکِو اَسہِ کُنہِ تہٕ ٹایمہٕ فون کٔرِتھ وعلیکُم السلام